اَلسلام علیکُم ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک گَرِ چھُو حظ سٲری ٹھیٖک اَہَن حظ ٹھیٖک تُہۍ چھِو حظ ڈار ٹیلٲرٕز مےٚ اوس سِسٹَرِ خانٛدَر مےٚ ٲسۍ وَردَن سُوناوٕنۍ اَدٕ حظ اَکھ اوس پاکِستانی اکھ چھُ بوزناوُن پاکِستانی منٛز بیٛاکھ گاگرا بیٚیہِ بیٚیِس گٔژھۍ نٔرۍ آسٕنۍ تھوڑا کٕروَس منٛز بیٚیہِ شَرارا بییِس اِلاسٹِک بیٚیہِ چھُنا کَھسان سُہ یَزارس تِم فٕچہِ ہِش تِم تہِ حظ ٲسۍ ژھاڑٕنۍ پاکِستانی اَدٕ حظ آ کینٛہہ نوٚو ڈِزایِن ما چھُ ترٛومُت اَسہِ ٲس دَہ سوٗٹ اَہَن حظ بیٚیہِ

نہ حظ تِمن اوس اَلگ اَلگ ڈِزایِن ترٛاوُن اَکھ اوس پاکِستانی سوٗٹ بناوُن بیٚیہِ بناوُن بیٚیِس چھُ گاگرا بیٛاکھ گاوُن بیٚیِس چھُ ترٛاوناوٕنۍ شَرارا نٔرۍ بیٚیِس چھِ ترٛاوناوٕنۍ سُہ اِلاسٹِک چھُنہ بٕتھِ ترٛاوَن نرٮ۪ن سُے ترٛاوُن بیٚیہِ ٲس پٕلازووَس کھالٕنۍ تھوڑا فُچہِ ہِش اہن حظ اَہن حظ بیٚیہِ ٲسۍ تھوڑا کَرناوٕنۍ کَنسیشَن اَدٕ حظ ٹھیٖک چھُ حظ اَسہِ حظ ٲسۍ دٔہِمہِ دَہ جوٗ دَہ جُلَے تیٖتِس کالَس روزِنا یِم تَیار اَدٕ حظ تُلِو بِہِو